آ مےٚ چھِ واریاہ زیادٕ اٮ۪کزرسایز کٔرمٕژ دورنہٕ سۭتۍ چھُ اِنسان سُند خوٗن جِسمس منٛز دورٕ دورٕ کران بیٚیہِ چھِ یہِ اِنسانس مدد کران وَزن والنس منٛز مۄچر والنس منٛز بیٚیہِ چھُ بُتھ تہِ اَمہِ سۭتۍ پریزلاوان اٮ۪کزرسایز کرنہٕ سۭتۍ